بہٕ چھَس گرِ واریاہ بِزی مےٚ آونہٕ سیُن رننس ٹایمٕے تہٕ وۄنۍ چھُ اَسہِ مٹن پانٛژھ مِنٹ لگان گرِ پؠٹھ مٹن تان ریسٹورنٛٹ اکھ تَتھ چھُ ناو صِفر تہٕ بہٕ کَرٕ تتہِ مٹر پٔنیٖر آرڈر کیازکہِ مےٚ چھِ مٹر پنیٖر گژھان واریاہ خۄش سُہ کَرٕ بہٕ ایڈرَس پؠٹھ ایکوٗرا مٹن ہاوُس نمبر ٹُوینٹی فور تہٕ مےٚ چھِ یہِ ریسٹورنٛٹ گژھان واریاہ خۄش اتھ ریسٹورنٛٹس چھُ ناو صفر ریسٹورنٛٹ